وعلیکُم سلام آ ٹھیٖک پٲٹھۍ ؤنِو تۅہہِ کیٛاہ ٲسوٕ گُزٲرِش

آ ٹھیٖک ٹھیٖک ایکچُؤلی بانٛڈی پورہ چھِ اَسہِ واریاہ جاے تَتہِ چھِ واریاہ یِم جاے ییٚتہِ تُہۍ ہیٚکِو ماوٹین کٕلینٛمب کٔرِتھ اَز چھُ تُہۍ وُچھان اَز چھِ موسَم تہِ یِتھُے اِوٕن وۅنۍ چھِ شیٖن تہٕ لوگُن وول وۅنۍ ہیٚکِو تُہۍ اَصٕل پٲٹھۍ ماوٹین کٕلینٛمب کٔرِتھ تِکیٛازِ یِم آ سُنو ماوٹین پیٖکَن پٮ۪ٹھ چھُو کھسُن اَسہِ چھُ بانٛڈی پوٗرہ واریاہ جاے تھٔدۍ تھٔدۍ پہاڑ چھُ یِتھٕ کٔنۍ گُریز ویلی چھُ تتہِ چھُ یِوان اَصٕل پٲٹھۍ یہِ کَرنہٕ تہٕ زیادٕ ایڈوینٛچَر چھِ مےٚ باسان گُریز ویلی تِکیٛازِ سُہ چھِ اَکھ تھوٚد جاے سُہ چھِ واریاہ تھٔز جاے تہٕ تَتہِ ہیٚکِو تُہۍ بیسٹہٕ اوپشَن تۄہہِ چھُو پَنٕنۍ گیجیٹٕس تُلٕنۍ سۭتۍ یہِ یہِ مطلب تۄہہِ چھُ پَتہٕ ہٕے کٕلیمںٛب اَکھ شوٗ گژھِ آسُن اَکھ بوٗٹ گژھوٕ تۄہہِ اَصٕل آسُن تھوڑا جیکیٹ وٮ۪کٮ۪ٹ سردی چھَو آسان تِکیٛازِ ماوٹین کٕلیمنٛب وِزِ تھوڑا غذا گژھوٕ آسُن تۄہہِ سۭتۍ یِم چیٖز گژھنو تۄہہِ سۭتۍ آسٕنۍ تۄہہِ گژھوٕ واریاہ ایٖزی ماوٹین کٕلینٛمب کَرُن تہٕ تُہۍ کٔژ کِلوٗ میٖٹَر چھُو یَژھان مَطلب کَرٕنۍ کوٚتس تانۍ چھُ یَژھان تُہۍ مَطلب تۄہہِ کوتاہ ٹارگیٹ ایریا چھُو اَچھا اَچھا پنٛداہ گوٚو واریاہ پنٛداہ گوٚو مطلب مےٚ چھُ باسان ییٚتہِ چھُ یِم یِم چھِنا بٔڈۍ بٔڈۍ ماوٹین یِم آسان کٕلیمبَر مےٚ چھُ باسان تِم تہِ چھِنہٕ ہٮ۪کان پنٛداہ گوٚو واریاہ زیادٕ ہَے بہٕ چھِس وَنان اَگر تُہۍ دَہَن تام تہِ کٔرۍہوٗ پَتہٕ یِیِو واپَس تِکیٛازِ تۅہہِ چھُو نا رِٹٲرٕن تہٕ واپَس یُن اَگر تُہۍ کٔرِو تہٕ دَہَن تام تہِ چھُ ٹھیٖک تہٕ اَتھ خٲطرٕ چھُ تۄہہِ دھیٛان تھاوُن ییٚلہِ تُہۍ کٕلینٛمب ٲسِو کَران تۄہہِ چھُ ترٛیش تہٕ تُلٕنۍ سۭتۍ تِکیٛازِ ییٚلہِ أسۍ ماوٹینَس پٮ۪ٹھ مطلب پہاڑَس پٮ۪ٹھ کھسان چھُ اَتہِ چھُ اَسہِ چھُ پٮ۪وان ہاے آلٹِٹیٛوٗڈَس پٮ۪ٹھ کھَسُن ہاے لیولَس پٮ۪ٹھ کھسُن ترٛیش تہِ چھِ واریاہ لَگان بیٚیہِ تُلِو تھوڑا غذا سۭتۍ بیٚیہِ تُلۍزیٚو یِم پَنٕنۍ جیکیٹ ویکیٹ یہِ یِم اَگر تُہۍ وُچھو اورٕ چھِ آسان پہاڑَن پٮ۪ٹھ شیٖن تہِ بنٛڈٕ پورِ کٮ۪ن پہاڑَن پٮ۪ٹھ

فِلحال چھِنہٕ موسَم فِلحال چھُ شیٖن بیٚیہِ چھُ روٗد مگر مےٚ چھُ باسان یِنہٕ والٮ۪ن دۄہ چھُ یِتھٕ کٔنۍ یِمَن نِیوِز دِژ خبر دِژ تہٕ یِنہٕ والٮ۪ن دۄہَن منٛز آسہِ موسَم صاف تہٕ ٹٮ۪نشَن چھُنہٕ کیٚنٛہہ بَس اَگر تُہۍ ماوٹین یہِ چھُو کَرُن کٕلیمبِنٛگ تُہۍ تھٲوِو کیٚنٛہہ دۄہ اَتھ خٲطرٕ رٔجِسٹَر کٔرِتھ تہٕ تَمہِ پَتہٕ چھُ اِیٖزی تُہۍ ہیٚکِو اِیٖزی آرام سان کٕلَمینٛب کٔرِتھ تہٕ تُہۍ ہیٚکِو پَنٕنۍ جٔرنی فاروٲڑ کٔرِتھ بَس بیٚیہِ کیٚنٛہہ اوسا بوزُن آ أسۍ کَرو تۄہہِ اَصٕل پٲٹھۍ گایِڈ تۄہہِ سوزو أسۍ سٲرٕے ڈِٹیل آ یَتھ نَمبرَس پٮ۪ٹھ تہٕ أسۍ وَنو تۄہہِ سورُے کیٛاہ کیٛاہ چھُ کَرُن بنٛڈٕ پورِ ایریاہَس منٛز چھِ اَسہِ واریاہ زیادٕ اَسہِ چھِ واریاہ یِم ایکسپٲرٕٹ کٔرۍمٕتۍ تہٕ تۄہہِ تہِ کَرو أسۍ تُہۍ کٔرِو اَسہِ سۭتۍ تہٕ بہٕ کَرو تۄہہِ واٹسَ ایپس پٮ۪ٹھ ڈِٹیل سینٛڈ چلو چلو او کے اللہ حافِظ